وعلیکُم سَلام اسلام علیکُم جی تُہۍ چھُو ٹھیٖک تُہۍ چھُو حظ یہِ بَڈگامِیُک گاڈنَر یُس پارَک وارَک چھُ یہِ شَیران مےٚ حظ ٲس یہِ گَرِ پارَک شَیرٕنۍ مےٚ ٲس پارَک شَیرٕنۍ مےٚ ؤنۍ تو تَتھ کیٛاہ چھُ کَرُن تُہۍ ہیٚکوٕ یور یِتھ مےٚ ٲسۍ پوش ووش مےٚ ٲسۍ پوش ووش لاگٕنۍ مےٚ ؤنۍ تَو تُہۍ کوٗتاہ ریٹ کٔرِو تَتھ اَکِیاہ مِرگونٛڈ تُہۍ ؤنۍ تَو مےٚ تۄہہِ کوٗتاہ ریٹ کٔرِو تَتھ سَتھ ہَتھ رۄپیہِ یِم چھِ زیادٕ گژھان شےٚ ہَتھ چھُو ٹھیٖک وَل ٹھیٖک حظ چھُ چلو وۅنۍ یِیِو تُہۍ صُبحَس آ ایٚڈرَس چھِ مِرگونٛڈ مِرگونٛڈ بَڈگام اَہَن حظ اَہَن حظ اَہَن حظ اَدٕ حظ یی زیٚو اَسَلامُ علیکُم وعلیکُم سَلام